اَسلامُ علیکُم صحت چھُوا ٹھیٖکے اَہَن حظ اَہَن حظ مےٚ ہیٚژیٚو بیٚیہِ سٕے نَمبر یہِ تہٕ تُہۍ چھُوا ٹوٗر اینٛڈ ٹرٛاول پیٚٹھ کۅلگامہِ نا آ أسۍ تہِ حظ اوس یہِ ٹِکَٹ ٲس اَسہِ کَڈٕنۍ دُبے تہٕ أتھۍ مُتعلِق ؤنِو تُہۍ اَسہِ یہِ ڈِٹیل کہِ کٔہۍ چھُ گژھان کیٛاہ چھُ اَسہِ چھُ دۅن نَفرَن سُم ٹِکَٹ کَرٕنۍ ریٚٹ ؤنۍزیٚو سۅ کیٚازِ اَسہِ چھِ واریاہ زٲنۍکار وۅنۍ بوٗز مےٚ تُہُنٛد تُہۍ چھِو اَصٕل ہُو دِوان جینوینٕے نہَ حظ وۅنۍ موٗلوٗم چھُنا گژھان تُہۍ ؤنِو کٔہۍ گژھِ بہٕ وَنہٕ ہوٗ پَتہٕ نہَ کَمٕے وُہ ساس کَمٕے ہے بنیٚوو وُہ ساس

اَرداہ ساس کٔرِو اَرداہ ساس زٕ نَفر چھِ أسۍ

نہَ وۅنۍ چھِنا أسۍ زٕ نَفر وۅنۍ گژھِ تھوڑا ہوٗ بیٚیہِ ؤنۍتَو مےٚ یہِ اَتھ کٔرِو تُہۍ کُنوُہ ساس کٔرِو کیٛازِ أسۍ چھِ زٲنکار تہِ واریاہ اَسہِ ؤنِو ڈاکومینٛٹ کیٛاہ چھِ اَسہِ دِنۍ اَوا اَوا

اَچھا پیٚمینٛٹ کَر چھِ اَسہِ کَرُن

اَچھا اَچھا تَتھ منٛز کیٛاہ چھُ اَسہِ یہِ میلان اَتھ منٛز وۅنۍ زَن جَہازَس منٛز دِیہِ ہَن اَسہِ کیٚنٛہہ بیٚیہِ ؤنِو اَسہِ کہِ کتھ کٕلاسس چھِ أسۍ اِکنامی چھا کٕلاس چھا أکِس ٹایمس چَلو ٹھیٖک ٹھیٖک حظ نہَ حظ ہُو أسۍ چھِ ونہٕ ہو نہٕ وۅنۍ اَسہِ چھُ لَگ بَگ یوٚہے پوٗنٛژِمہِ ہیٛوٗ گژھُن بیٚیہِ بیٚیہِ ریٚتۍ پوٗنٛژمہِ ہیٛوٗ

اَدٕ حظ چَلو بہٕ یِمہٕ اَکہِ دۅیہِ دۅہۍ تہٕ بہٕ اَنہٕ یِم ڈاکومینٛٹٕس کیٛاہ آسہِ چَلو بِہِو رۅبَس